سلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک تُہۍ ٲسِو نہٕ دُکانَس پٮ۪ٹھ کِہیٖنٛۍ اَسہِ اوس قٲلیٖن اَکھ ضروٗرت شےٚ باے ٲٹھ آ أزی یِموٕ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ او کے